اَوا بہٕ چَھس گٔمٕژ أکِس دوٚن لایبیرین یَس گۄڈنِچ لایبیری سۄ چھِ اقبال لایبیری کشمیٖر یونیورسٹی دوٚیِم یَس لایبیری چھِ سۄ ٲس یونیورسٹی اَسہِ اونتی پورا تور چھَس بہٕ گٔمٕژ تہٕ مےٚ چھِ وارِیاہ کِتاب تَتہِ وٕچھمَژ پجِمژ تہٕ بیٚیہ یَس مےٚ پنُن گَرٕ چھُ اَتہِ چھِ مےٚ کیٚنٛہہ لۄکچہِ لۄکچہِ بٕجہِ بُکہٕ کیٚنٛہہ بجہِ بجہِ بُکہٕ تہٕ مےٚ چھِ اکھ لۄکٕٹ مۄکٕٹ لایبیری پنٛنہِ گَرِ تہِ یَتھ منٛز مےٚ کیٚنٛہہ بُکہٕ چھ یِم اِسلامس رلیٹڈ چھِ کیٚنٛہہ بُکہٕ چھِ یِم اٮ۪جُکیشنس رِلیٹڈ چھِ کیٚنٛہہ بُکہٕ چھِ یِم نٮ۪ٹ وغیرہ خٲطرٕ رِلیٹڈ چھِ بہٕ چھَس یَژھان کہِ مےٚ گوٚژھ پنٕنۍ اَکھ بٔڑ لایبیری آسٕنۍ پنٛنِس اِسلام آباد ڈِشٹِکس منٛز یوٚت کہِ سٲری لُکھ سٲری سِٹوٗڈنٛٹ یِہن تہٕ تِم پرِہن تِم کَرِہن اکھ نالیج حٲصِل تہٕ بہٕ چھَس یَژھان پنٛنہِ لایبیری منٛز تھاونہِ وارِیاہو طٔریٖقو ہٕنٛز کِتابہٕ تاکہِ بہٕ ہَے ہٮ۪کہٕ بہٕ چھَس یَژھان کہِ یِم سِٹوٗڈنٛٹ آسن تِمن گَژھِ میلٕنۍ مختلف قٕسمو نالیج نَہ کہِ بہٕ چھَس نہٕ یَژھان صِرف اَکٕے لنٛگویج ہِنٛد تھاوُن کیٚنٛہہ بہٕ چھَس یَژھان کشمیٖری ہٕنٛز بُکہٕ تھاونہِ کشمیٖری لیںٛگویج منٛز کیٚنٛہہ بُکہٕ تھاونہِ کیٚنٛہہ بُکہٕ یِم انٛگلِشس منٛز آسن کیٚنٛہہ یِم ہِندی منٛز آسن کیٚنٛہہ بُکہٕ یِم اُردوٗوَس منٛز آسن تہٕ بیٚیہِ چھَس بہٕ یَژھان کہِ تَتہِ آسن حدیٖثن رِلیٹڈ حدیٖث بُکہٕ آسَن قرآن بُکہٕ آسن یِمن ہِنٛز ٹرٛانسلیشَن آسہِ تاکہِ یُس عربی چھُ سُہ چھِنہٕ سٲری زانان کیٚنٛہہ ییٚلہِ تِم قرآن پَرن تِم گَژھن تتھ سۭتۍ سۭتۍ اُردو تہِ پَرٕنۍ یا کٲشِر پٲٹھۍ سۄ ٹرٛانسلیشَن تہِ پَرٕنۍ تہٕ تاکہِ تِم زانن سانہِ اِسلامس متعلق کیٛاہ چھُ تِم زانن پنُن اِسلام یا باقٕے یِم بُکہٕ چھِ تِمن منٛز کَرن تِم اکھ نالیج حٲصِل